اۭں اَسہِ چھِ واریاہ یِم آس پاس چھِ اَسہِ اَسہِ چھِ واریاہ یِم نیچرَل بیوٹیٖز یا یِم پِکنِک سپاٹٕس چھِ اَسہِ پریزنٹ سٲنِس ڈِسٹرک بَڈگامَس مَنٛز دوٗد پَتھری چھِ أسۍ چھِ تور گٔمٕژۍ سُہ چھِ واریاہ اَکھ بییوٹِفُل پٕلیس تَتہِ چھُ واریاہ سکوٗن اِنسانَس مِلان بیٚیہِ چھِ اَسہِ یَپٲرۍ ٹنٛگ مرٕگ چھُ گُلمرٕگ چھِ تِم تہِ چھِ واریاہ اَصٕل جایے واٹَر فال ییٚتہِ چھِ اَسہِ درٛنٛگ چھِ تَتہِ چھُ یِہوے واٹَر پروجَکٹ چھِ تَتہِ چھِ واریاہ اَصٕل سیٖنری چھِ اور گَژھُن چھُ اِنسانَس واریاہ خۄش گَژھان تِکیازِ اِنسانَس چھُ اکھ سکوٗن ہیوٗ مِلان ییٚلہِ اَتھ نیچرَل بیوٗٹی منٛز یِوان چھُ یہِ چھُ واریاہ اکھ سکوٗن ہیوٗ حٲصِل کران أمِس یہِ چھُ پَنُن سورُے یُس ٹٮ۪نشَن أمِس یہِ آسان چھُ سُہ چھُ أمِس دوٗر گژھان تِکیٛازِ اِنسان ییٚلہِ قۄدرَتُک نَظارٕ چھُ وُچھان أمِس چھُ واریاہ اَصٕل یہِ فیٖلِنٛگ یِوان أمِس چھُ واریاہ خۄش گژھان یِمَن جاین گژھُن